ہِندوستانَس منٛز چھِ واریاہ ڈایؤرسٹی ییٚتہِ چھِ ڈِفرنٹ ٹریبٕک لُکھ واریاہ لُکھ ییٚتہِ چھِ ڈِفرنٹ سِٹیٹٕس ڈِفرنٹ سِٹیٹٕس چھِ ییٚتہِ یِمن منٛز ڈِفرنٹ لینگویج چھِ یِوان بولنہٕ آفِشل لینگویج یۄس ہِندوستانَس منٛز چھِ کامَن لینگویج یۄس نیشنل لینگویج سۄ چھ ہِندی اَمہِ علاوہ چھِ واریاہ لینگویج یِمن منٛز فار اٮ۪گزامپٕل مَراٹھی چھ پنجٲبی چھ آسٲمی چھ کَشمیٖری چھُ ڈوگری چھُ آلموسٹ چھُ زٕ تووُہ چھِ نیشنل لیگویجِز اَمہِ علاوہ چھِ ییٚتہِ انڈو یورپین لینگویج تہِ یِوان بولنہٕ یِمن منٛز اِنگلِش چھُ پہٲڑِ لینگویج چھِ ڈِفرنٹ لینگویج چھِ ہِندوستانَس منٛز بولنہٕ یِوان ہِندوستان چھُ سُہ وٲحِد مُلٕک یَتھ منز ڈِفرنٹ ڈایؤرسٹی چاہے سۄ ریلِجنن ہٕنٛز ٲسِنۍ چاہے سۄ لینگویجن ہٕنٛز ٲسِنۍ باقٕے چیٖز ٲسِنۍ ییٚتہِ چھِ ڈِفرنٹ لینگویجز ڈِفرنٹ یِہوے چھِ یَتھ خوٗبصوٗرتی ہِندوستان چھُ ڈِفرنٹ ریلِجنٕز ڈِفرنٹ فیسٹِولٕز ڈِفرنٹ لنگویجٕز واریاہ لنگویجٕز اور کَشمیٖری یۄس ہسا چھِ سۄ چھِ مےٚ پَنٕنۍ لینگویج نیٹِو لینگویجز بولان چھُس اَمہِ علاوٕ چھِ مےٚ اردوٗ لینگویج چھِ ییٚتہِ باقٕے چیٖز چھِ واریاہ کیٚنٛہہ لینگویج ہِندوستانٕچ بیوٹی چھِ یِہوے ییٚتہِ چھِ ڈایؤرسٹی زیادٕ لینگویج ڈایؤرسٹی چھِ زیادٕ ییٚتہِ چھِ ٹُونٹی ٹوٗ سِٹیٹٕس یِمن منٛز ٹُونٹی ٹوٗ سِٹیٹن منٛز چھِ ڈِفرنٹ ڈِفرنٹ لینگویجز یِوان بولنہٕ